وعلیکُم اسلام ؤنِو سَر شُکُر مٲلکَس کُن تُہۍ چھُو ٹھیٖک آ آ کٲتیٛاہ پیٖس چھُ تۄہہِ ضروٗرت

یِم کٔژَن دۄہَن منٛز گژھنو تۄہہِ

شٮ۪ن دۄہَن منٛز کَتہِ گژھَن ڈۄڈ ہَتھ پیٖس تیار شٮ۪ن دۄہَن منٛز کَتہِ گژھَن ڈۄڈ ہَتھ پیٖس تیار تُہۍ ؤنِو کوٗشِش ہٮ۪کو أسۍ کٔرِتھ کوٗشِش ہٮ۪کو کٔرِتھ بٕے وَنہو تۄہہِ لَگ بَگ میے بی ہَتھ پیٖس ہٮ۪کَن گٔژھِتھ ہَتھ پیٖس ہٮ۪کَن گٔژھِتھ آ ہٮ۪کَن گٔژھِتھ کَنفٲرٕم ہٮ۪کو نہٕ أسۍ مطلب ؤنِتھ کِہیٖنٛۍ نہٕ مگر ییٖژہٲن چھُس بہٕ وَنان ہَتھ ہٮ۪کِن گٔژھِتھ بیٚیہِ کوٗشِش ہٮ۪کو أسۍ واریاہ کٔرِتھ مطلب ہَتھ ایبو تہِ گژھَن کوٗشِش کَرو تہٕ مگر پٔرفٮ۪کٹہٕ ہٮ۪کو نہٕ بہٕ تۄہہِ یہِ ؤنِتھ کِہیٖنٛۍ نہَ یہِ ہَتھ پیٖس گژھَن کَنفٲرٕم ہَے أسۍ کَرو ہنٛڈرنٛڈ اینٛڈ ٹٮ۪ن پٔرسنٛٹہٕ کوٗشِش أسۍ کَرو کوٗشِش واریاہ زیادٕ ہَے ڈیمانٛڈ چھِ بہٕ چھُس تُہٕنٛز کَتھ سَمجِتھ ڈیمانٛڈ چھِ تہٕ مگر أسۍ تہِ کیٛاہ کَرو ٲخٕر یہِ چھِ مطلب یہِ ما چھِ مِشیٖن یورٕ ترٛٲو اورٕ درٛایہِ یہِ تہِ چھِ ٲخٕر اَتھوُے کَڈُن ہَے أسۍ کَرو وۅنۍ ہنٛڈرنٛڈ اینٛڈ ٹٮ۪ن پٔرسنٛٹہٕ کوٗشِش کیٚنٛہہ چھُنہٕ پَرواے بہٕ وَنہو تۄہہِ تُہۍ ؤنِو مےٚ کیٛاہ تۄہہِ چھُو یِہَے کانٛٹٮ۪کٹہٕ نَمبَر چَلان کیٚںٛہہ چھُنہٕ پَرواے بہٕ وَنہو تۄہہِ کوٚت ووت کیٛاہ کٲتیٛاہ پیٖس گٔے یِم یِم چھِ تۄہہِ مَخمَلہِ ہٕنٛدۍ ضروٗرت چھُنا مہٕ ہیٚیِو ٹٮ۪نشَن یِم بَنَن بیٚیہِ باقٕے چھُو ٹھیٖک کیٛاہ کَران اَزکَل مگر تُہۍ تُہۍ سوٗنٛچوٗ پانہٕ مطلب وُنہِ چھُنہٕ امیُک سیٖزَن ییٚمیُک سیٖزَن چھِ آسان مطلب وِنٛٹَر پٮ۪ٹھٕ گژھان امیُک سیٖزَن سِٹارٹ آ وُنہِ چھِ مطلب کَران مگر واریاہ زیادٕ کَم یہِ ما چھِ مطلب تِتھٕ پٲٹھۍ کیٛوٗنٛکہِ اَکھ چیٖز گژھِ ونٛدَس منٛز چھِ سٲری بِہِتھ آسان پَتہِ چھِ سٲری کَران اَتھ سٍتۍ تَمہِ ساتہٕ اَگر تُہۍ ؤنِو تَمہِ ساتہٕ ہٮ۪کَن تۄہہِ زٕ ہَتھ پیٖس تہِ بٔنِتھ ہَتھ یا ڈۄڈ ہَتھ چھَنہٕ کَتھ کِہیٖنٛۍ نہٕ مگر وُنکٮ۪س وُنکٮ۪س ما چھِ بیٚیہِ چھِ مطلب خاص کَر وُنکٮ۪س خانٛدرُک سیٖزَن چَلان وُنکٮ۪س چھِ سٲری أتھۍ سۭتۍ آوُر ہے بہٕ کَرٕ ہنٛڈرنٛڈ اینٛڈ ٹٮ۪ن پٔرسنٛٹہٕ کوٗشِش یہِ چھُ لۅکُٹ مَسلہٕ مطلب کوٗشِش کَرٕ بہٕ واریاہ زیادٕ کوٗشِش کَرٕ بہٕ بہٕ کَرٕ یہِ کیٚاہ مےٚ چھِ نَفَر ٲٹھ دَہ مطلب فیٖلڈَس چھٔکرٲوِتھ یِمَن تہِ چھِ بُتھِ پَتہٕ نَفَر بہٕ کَرٕ تَمام یِمَن فون بہٕ کَرناو کوٗشِش کَرناو بہٕ واریاہ زیادٕ تہٕ پانہٕ تہِ کَرٕ بہٕ کوٗشِش واریاہ زیادٕ بیٚیہِ کیٛاہ ہٮ۪کہٕ بہٕ تۄہہِ ؤنِتھ اَدٕ حظ سَر وعلیکُم سلام